سٲنِس ڈِسٹرک کشمیٖرَس منٛز سٲنِس ڈِسٹرک پُلوٲمِس منٛز چھِ کَلچرَل فیسٹِوَل اِوینٛٹ یِوان بہَ مَناونہٕ تَتھ منٛز چھِ یِوان ریٚلِجَس عیٖدِ مِلاد یَتھ منٛز عیٖدِ مِلادَس منٛز چھِ واریاہ لٕکھ جمع گَژھان پَتہٕ تِمَے جُلوٗس کَڑان حضرتِ محمد صلیٰ اللہ علیہِ وَسَلَمَس پٮ۪ٹھ دروٗد پَران نعتِ شریٖف پَران تہٕ یِوان چھُ جُلسہٕ کَڑنہٕ بیٚیہِ چھِ خاص کَر اکھ فیسٹِوَل سارنٕے مُسلمانَن یِم چھِ پرٛٮ۪تھ کُنہِ ڈِسٹِرٛکَس منٛز یِوان مَناونہٕ سُہ گٔے عید الضحیٰ عیدالضحیٰ عیدالفطر تہٕ عید الضحس منٛز تہِ چھِ گژھان عیدالفطر چھُ گۄڈٕنٮ۪تھ یِوان رمضان پتہٕ مناونہٕ رمضان پتہٕ ماہِ رمضان پتہٕ یِوان مناونہٕ تہٕ یَتھ منٛز أسۍ نٔے نٔے پَلو چھِ لاگان نٮ۪مازِ زٕ رَکٲژ چھِ أسۍ اَدا کران تَمہِ پَتہٕ چھِ ڈایہِ ریٚتہِ پَتہٕ عیدالاضحیٰ یِوان ادا کَرنہٕ یَتھ منٛز أسۍ قۄربان تہِ چھِ کَران قۄربانَس منٛز چھُ سُہ قۄربان منٛز أسۍ رِشتہٕ دارن بٲگراوان ہمساین بٲگراوان دوسَن احبابن بٲگراوان تہٕ یِم چھِ کینٛہہ اَسہِ مین فیسٹِوَل یِم مُسلمانہٕ مَناوان چھِ سٲنِس ڈِسٹرک پُلوٲمِس منٛز چھِ کینٛہہ اِوینٛٹ یِوان مَناونہٕ سیلِبریٹ کَرنہٕ یِوان یَتھ منٛز کینٛہہ اِوٮ۪نٛٹ چھِ سپوٹٕس اِوٮ۪نٛٹ یہِ ہہ یہِ سٹیڈیَم پُلوامہِ سٹیڈیَمَس منٛز یِوان گِنٛدنہٕ یَتھ منٛز ٹارنَمٮ۪نٛٹ چھِ یِم لٔڑکہٕ چھِ میچ گِنٛدان ٹورنَمٮ۪نٛٹ چھِ یِوان اِویٮنٛٹ کَرنہٕ یہِ ہہ یہِ بیٚیہِ چھِ کینٛہہ کِسان دِوَس کینٛہہ اِوٮ۪نٛٹ کینٛہہ ہَسپَتالٕکۍ اِوٮ۪نٛٹ یِوان مَناونہٕ